اوا مےٚ چھِ ویٖڈیو کانٛفرنٕس کال کٔرمٕژ اکہِ دۄہ تہٕ اتھ منٛز چھُ مطلب ٹایِم تہِ بچان تہٕ بیٚیہِ چھِ أسۍ ہیکان باقٕے کامہِ تہِ کٔرِتھ